اگر بہٕ پاٹِسپیشنُک وَنہٕ ہیٚلتھس منٛز یا فِٹنیٚسَس منٛز یِم تہِ پرٛوگرام ٲسۍ کنڈکٹہٕ یِوان کرنہٕ سٲنِس ایریا ہَس منٛز مےٚ اوس گۄڈٕ پٮ۪ٹھ عادت بہِ ٲسٕس ہرٕ کٲنٛسہِ منٛز شامِل گژھان اَمہِ سۭتۍ چھُ اسہِ واریاہ مدد میلان یہ چھُ سانہِ خٲطرٕ ورایاہ ضروری یہِ چھُ سٲنۍ دیٚماغٕچۍ تندرُستی تہٕ بڑھاوان بییٚہِ چھُ سون صحت تہِ تھاوان اصٕل اَمہِ سۭتۍ ہسا چھُ چھُ سٲنِس صحتس پٮ۪ٹھ واریاہ فٲیدٕ یہِ چھُ بڑھاوان سٲنۍ طاقت چھُ بڑھاوان یہِ چھُ کیٚاہ چھُ بڑھاوان سٲنۍ یُس تہٕ سٲنۍ فِٹنیٚس چھِ سۄ چھِ یہِ بڑھاوان یُس تہِ سٲنۍ فٕلیٚکسِبٕلٹۍ چھِ آسان یہِ چھُ تتھ بڑھاوان اَمہِ سۭتۍ ہسا چھُ اسہِ پانس پٮ۪ٹھ بھروسہٕ گژھان امہِ سۭتۍ یِم تہِ ہارٹہٕ دٲد چھِ آسان آز کل چھُ ہارٹہٕ دود واریاہ عام مےٚ وُچھمُت

تِم دٲدۍ چھُ یہِ گھٹاوان تیٚلہِ کیٚازِ چھُ ڈاکٹر تہِ چھِ آز ونان پکُن گژھہِ یہ چھُ واریاہ سانہِ خٲطرٕ اصٕل یہِ چھُ سٲنِس دیٚماغس خٲطرٕ تہِ اصٕل یہِ چھُ فِزِکلی تہِ اصٕل سٲنِس ٲں بدنَس خٲطرٕ تہِ اصٕل پکُن گوٚژھ ضروری دورُن گوٚژھ ضروری آز چھِ سرٛانٛٹھ چھِ وایان یتھ سُوِمِنٛگ چھِ ونان یا ڈانَس چھِ کران سُہ تہِ چھُ واریاہ کران بڑھاوان سٲنۍ ہیٚلتھ ٹھیٖک چھُ حظ یہِ چھُ سٹریٚس وغیرہ یہِ تہِ ٹیٚنشن آز چھِ آسان آز چھِ بچن منٛز أسۍ وُچھان ایٚنٛکزایٹی ویٚنٛکزایٹی تِم حظ چھِ گژھان کم اَمہِ سۭتۍ ٹھیٖک چھُ حظ اسی لیے گوٚژھ اسہِ پارٹِسِپیٹ کرُن ہیٚلتھس منٛز تہِ فِٹنیٚسَس منٛز تہِ یِم تہِ کانٛہہ پرٛوگرام آسان یِم تہِ سانہِ خٲطرٕ آسَن مفیٖد یِم تہِ اصٕل آسَن سٲنِس صحتس خٲطرٕ اسہِ حظ گٔژھ تتھ منٛز پارٹِسِپیٹ کرِنۍ بییٚہِ گوٚژھ ہمیشہٕ مےٚ باسان اکھ چیٖز تھاوُن دیٚماغس منٛز اسہِ حظ گوٚژھ ہمیشہٕ پنٕنۍ یۄس تہِ سٲنۍ لایف سِٹایل چھِ سۄ گٔژھ واریاہ تندرُستہٕ بناوٕنۍ ہمیشہٕ گوٚژ پکُن ٹھیٖکھ چھا حظ اگر أسۍ اکہِ لٹہِ تھاوو عادت اَمہِ سۭتۍ حظ چھُ واریاہ چیٖز اصٕل گژھان سانہِ زندگی منٛز